برٛونٛہہ کالہِ اوس وُچھنہٕ یِوان یِم زَن ٹرٛیٚکٹَرٕکۍ قٕسٕم ٲسۍ تُم ٲسۍ واریاہ مُختلِف یِتھٕ پٲٹھۍ زَن تَتھ اوس تَتھ اوس بیک سایِڈٕ تَتھ اوس پٔتۍمہِ سایِڈٕ سُہ بٔڈ ٹرٛالِی آسان یَتھ منٛز أسۍ کیٚنٛہہ سامان ٲسۍ اورٕ یُور ساران سامان ٲسۍ پکٕناوان اورٕیور تہٕ تِم ٲسۍ برٛونٛہہ کالہِ یِوان وُچھنہٕ تہٕ اَز چھِ أسۍ وُچھان اَز چھُ بَدَل قٕسمَن ہٕنٛدِۍ ٹرٛیٚکٹر یِوان لَبنہٕ یِم زَن واریاہ لۅکٕٹۍ چھِ آسان تہٕ پٔتۍ کِنۍ چھِکھ نہٕ سُہ ٹرٛالِی آسان کیٚنٛہہ پٔتۍ کِنۍ چھُ تِمَن مَرضی گژھان تہٕ بیٚیہِ کانٛہہ بیٚیہِ کانٛہہ کامہِ ہٕنٛز مِشیٖن چھِ لگان جیسے کہِ یانہِ کہِ دانہِ یہِ چھِ آسان زٔمیٖن چھِ آسان وایُن تہٕ تَتھ چھِ پٔتۍ کِنۍ یِوان لاگنہٕ سُہ ییٚمہِ سٟتۍ سُہ زٔمیٖن چھِ وایان یا کانٛہہ مٔشیٖن چھِ یِوان لاگنہٕ یا باغَن چھِ دوا یِوان چھَکنہٕ تِم نٔے نٔے برٛینٛڈ چھِ أسۍ اَز وُچھان ٹرٛیٚکٹَرَن منٛز تِم نٔے نٔے قٕسم چھِ أسۍ ٹریٚکٹَرَن منٛز وُچھان تِم چھِ باغَن دوا تہِ دِوان تِم چھِ دانہِ تِم چھِ زٔمیٖن تہِ وایان تِم چھِ باغَن گُڈٲے تہِ کران تہٕ تِم چھِ سامان تہِ اورٕ یور ساران مَگر تِم چھِ واریاہ مُختلِف یِم تہِ برٛونٛہہ کالہِ یِوان ٲسۍ ٹرٛیٚکٹَر لَبنہٕ تہٕ تِم چھِنہٕ اَز یِوان لَبنہٕ کیٚنٛہہ تِمَن ہٕنٛدۍ نٔے برٛینٛڈٕس چھِ اَز درٛامٕتۍ مارکیٹَس منٛز تہٕ سٲنِس سماجَس منٛز چھِ اَز زیادٕ تِمَے لَبنہٕ یِوان تہٕ یَس أکِس اِنسانَس ٹرِٛیٚکٹَر چھُ اَز سُہ چھُ نَیہِ نَیہِ برِٛینٛڈُک نَیہِ نَیہِ قٕسمُک ٹرٛیٚکٹَر یِوان لَبنہٕ تہٕ پرٛوٗن چھُنہٕ اَز کُنے تہِ یِوان وُچھنہٕ یِم پَتھ کالہِ ٲسۍ تِم بٔڈۍ بٔڈۍ ٹریٚکٹَر آسان سامان ٲسۍ تِمَن منٛز ساران یا ہِوِی ٲسۍ آسان سارِنٕے لیکِن یِم تہِ اَزکال أسۍ نٔے یِم ٹرٛیٚکٹَر چھِ وُچھان نٔے نٔے برِٛینٛڈ چھِ وُچھان نٔے نٔے قٕسٕمکۍ ٹرٛیٚکٹَر چھِ وُچھان تہٕ تِمَن کُن وُچھِتھ چھِ اِنسان حٲران گژھان کیٛازِ کہِ تِمَن چھِ بَدلٕے شکٕل آسان تِم چھِنہٕ ٹوٹَل تہِ رَلان پرٛانؠن ٹرٛیٚکٹَرَن سٟتۍ کِہیٖنٛۍ تہِ نہٕ تِمَن چھِ بَدَل شَکٕل آسان تِمَن ہٕنٛز کامہِ چھِ اَلگ اَلگ آسان اَلگ اَلگ برٛینٛڈَن ہٕنٛز اَلگ اَلگ قٕسمَن ہٕنٛدٮ۪ن ٹرٛیٚکٹَرَن چھِ اَلگ اَلگ کٲم آسان تہٕ یِم برٛونٛہہ کالہِ ٲسۍ یِوان تِم ٲسۍ سٲرِی اَکھ ٹرِٛیٚکٹَر اوس سٲرِی کامہِ کران تہٕ اَز چھِ أسۍ وُچھان مُختلِف برٛینٛڈَن ہٕنٛدۍ ٹرِٛیٚکٹَر چھِ مُختَلِف کامہِ کران